اسلام علیکُم اَہَن حَظ ؤنِو ؤنِو تۅہہِ کیٛاہ حظ چھُو دَنٛدَس دَ اچھا تۅہہِ کھیٚیووا دَوا تہِ اَتھ

سُہ تُہۍ ییٖزیٚو ژٔنٛدٕر وار تٔمِس چھ تَمہِ دۄہ واریاہ پیشیٚنٛٹہٕ آسان تہٕ وۅنۍ اگر تُہۍ تٔمۍ ہیٚوٚکوٕ وُچھِتھ تہٕ تُہۍ ہیٚکِو ژٔنٛدٕر وار یِتھ نہ حَظ تٔمِس چھِ آسان واریاہ پیشیٚنٹہٕ وۅنۍ ییٚلہِ تۅہہِ ژٔنٛدٕ وار چھِ تِمن آسان آ فُل دۄہَس ڈِیوٗٹی اگر تُہۍ ژٔنٛدٕر وار ہیٚکِو یِتھ تہٕ کیٚنٛہہ چھُنہٕ نہ تِمن چھُ تِم چھِ وُچھان أتی پَنِہٕ نِسٕے کِل کِلِنِکَس پیٚٹھ بیٚیہِ جایہِ چھِنہٕ تِم وُچھان کیٚنٛہہ ژٔنٛدٕر وار کیٚنٛہہ چھُنہٕ پَرواے اَدٕ کیٚنٛہہ چھُنہٕ

اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍزیٚو فون تہٕ فیٖس چھِ ہیوَن ڈاے ہَتھ اَہَن حَظ نہ اَسہِ چھِ نیٚبرٕ کَنہِ چھِ اتھ آسان میٚڈِکل شاپ تُہۍ ہیٚکِو تِمنٕے جایہِ أنِتھ آ ایٚکِس ریٚے أنِو تُہۍ سۭتۍ تِم دِن تَتھ تہِ نَظر تہٕ پَتہٕ یہِ تِمن باسہِ تہٕ پتہٕ ہیٚکِو تُہۍ بیٛاکھ تہِ کٔرِتھ ایٚکٕس ریٚے أنِو سۭتۍ تُہۍ اَہَن حَظ